واریاہ چیٖز یم نیوزَن پٮ۪ٹھ ہاونہٕ چھِ یوان تم چھِ واریاہ زیادٕ اپُز آسان حقیقتس منٛز چھنہٕ تہِ کہیٖنۍ تہِ آسان یہِ نیوز پیپرن پٮ۪ٹھ ہاونہٕ چھُ اور مذہب کس بنیادس پٮ۪ٹھ چھِ یِوان نفرت پھٔلاونہٕ یمن نیوز چنلن پٮ۪ٹھ